ہیٚلو اسلامُ علیکُم تُہۍ چھِوٕ ژٕ وَنتہٕ مےٚ اَکھ کَتھ تُہۍ چھِوٕ پَران اچھا تُہۍ کُس قٕسٕم چھُ لاگَان تِلہٕ

اچھا ٹھیٖک مےٚ اوس مٔمی ہِنٛدٮ۪ن پَلوَن لاگُن تِلہٕ نَہ خانٛدَر اوس تَتھ اوس لاگُن تِلہٕ اَہَن حٲز آ خانٛدرَس اوس چار کَمٕے دۄہ چھِ خانٛدرَس یہٕ ؤنۍ تو مےٚ اَکھ کَتھ ریٹ کیاہ چھےٛ

اچھا تُہۍ ؤنتو مےٚ پاںٛژَن ساسَن تانۍ کٔژ گَژھِ ہُہ

تُہۍ ؤنتو تُہۍ ؤنتو مےٚ اَکھ چیٖز تُہۍ چھوٕ لاگان اَتھٕ تِلہٕ کِنہٕ ہُہ میٚشیٖن تِلہٕ اچھا تُہۍ چھِوٕ لاگَان سۄنوار تُہۍ چھِوٕ تِلہٕ لاگَان اَتھٕ سۭتۍ سُہ کۭتِس تانۍ گَژھَان سۄنوار تِلہٕ اچھا اَصٕل پَہَم کۭتِس گَژھَان صاف تِلہٕ اوسَہ اَچھا اسہِ حٲز مےٚ حٲز اوس پانٛژَن شٮ۪ن پھٮ۪رنَن لاگُن

سُے حٲز چھُ دہ وُہ دۄہ لَگ بَگ رٮ۪تھ مٲنۍ تَو تُہۍ اے رٮ۪تھ تہِ چھُنہٕ کیٚنٛہہ کَمےٕ دۄہ چھِ پَنٛدَہ دۄہ وُہ دۄہ اے بہٕ ترٛاو تیٚلہِ اسہِ کوٚر وۄنۍ مَثلَن نَہ فِلحال کَرو ترٛےٚ تَیار تُہۍ کوٗتاہ ہیٚیِو تِمَن اچھا ٹھیٖک تُہۍ ؤنِو مےٚ وَنۍ چھِ وَنۍ کوٚروٕ یہِ ریٹ کۭژَاہ چَھ تُہۍ کَتہِ چِھوٕ بَسان اچھا ٹھیٖک وۄنۍ یِمہ بہٕ تیٚلہِ صُبحَن بہٕ کَر ہو فوٚن ییٚتھۍ نَمبرَس تہٕ بہٕ یِمہٕ صُبحَن بیٚیہٕ

اچھا بِہِو خۄدایَس حَوال